واقَن یہِ دُنیا چھُ بدلان تہٕ روزِ تہِ بَدلان وقتَس سۭتۍ سۭتۍ اگر أسۍ تصَوُر کَرو پَتھ کال یعنی آز برونٛٹھ ہَتھ ؤری زٕ ہَتھ ؤری ترٛےٚ ہَتھ ؤری یا سَتَتھ ؤری شیٹھ ؤری یۄس زَن سوشَل لایف ٲس یۄس بِلکُل أزکہِ حِساب أزکہِ دور کہِ حِساب واریاہ یعنی اِنف واریاہ واریاہ زیادٕ واریاہ زیادٕ بہتر یہِ یُس زَن أزیُک دور چھُ یعنی یَتھ تُہۍ وَنان چھُو ڈِجِٹَل دور اَمہِ سۭتۍ تہِ آیہِ واریاہ سہوٗلِیَت مگر سہولیتَن سۭتۍ سۭتۍ ڈِجٹَل دور کہِ وجہ سۭتۍ گوٚو یہِ دُنیا تبدیٖل وارِہَن نۄقص واریاہَن چیٖزَن منٛز مثلَن کہِ یُس زَن آز أسۍ یہِ فون استعمال چھِ کَران پوٚت کال اوس أسۍ ٲسۍ صرف اگر اَسہِ کٲنٛسہِ تہِ بیروٗنی مُلکَس سۭتۍ کانٛہہ تہِ کٲنٛسہِ تہِ شَخصَس سۭتۍ کَتھ ٲس آسان کَرٕنۍ اَسہِ اوس پیٚوان سُہ اَکھ خط سوزُن پَتہٕ ٲسۍ لگان تَتھ دَہ ؤری یا دَہ رٮ۪تھ یا زٕ رٮ۪تھ یا ژور رٮ۪تھ ٲسۍ تَتھ لَگان تور تانۍ واتنَس تٔمِس تانۍ سُہ خبر واتان أزکِس دورَس منٛز یُس زَن یہِ سو سوشَل میٖڈیا یا یُس زَن یہِ ڈجِٹَل دُنیا بَنیو فونہ سُہ فون وِد اِن سیٚکنٛڈ چھِ أسۍ کَران کَتھ باقیَن دُنیاۂکِس کوٗنَس کوٗنَ س خاص کَرر بوٚڑ اَکھ تبدیٖل تبدیٖلی گٔے یَتھ دُنیاہَس منٛز یُس گلوبَل وارمِنٛگ گٔے أمۍ سۭتۍ تہِ پیوٚو یَتھ دُنیاہَس منٛز اثر ہر کُنہِ لِحاظ بدلیو یہِ یعنی چاہے ثقافتی ثقافتی یَلٕگار گوٚو کلچَرَل ایٮلمیزِن گوٚو یا تعلیمی اِدارَن منٛز آیہِ چینٛج یا گَرَن منٛز آیہِ چینٛج ہَر کُنہِ حِسابہٕ گوٚو تبدیٖل سورُے